اَسلامُ علیکُم اَہَن حظ ٹھیٖک ٹھیٖک حظ بِلکُل بِلکُل حظ وَلُر لیک ٹھیٖک تۄہہِ چھا زانکٲری یٲژ ضوٚرَتھ کِنہٕ تۄہہِ چھُو یور چکرَس سٲل وٲل کَرُن حظ اَگر تُہۍ چکرَس سٲل کَرنہِ یِیُو ٹھیٖک حظ چھِ ٹھیٖک حظ چھِ أسۍ حظ چھِ یَتھ مین روڈسٕے پٮ۪ٹھ حظ شِکارا بوٹَس کُن کٔریُو تُہۍ ناو یہِ معلوٗم یہِ کَتہِ چھِ تہٕ بیٚیہِ کَرٕناوَو أسۍ چکر سٲرۍسٕے وَلرَس تَتھ منٛز وُچھُو تُہۍ کَپٲرۍ کیٛاہ بیوٗٹی چھِ تہٕ بیٚیہِ ؤنیُو حظ تُہۍ تُہۍ چھُو حظ تُہۍ کٔژ نفر حظ چھُو گۄڈٕ وَن حظ تُہۍ تُہۍ کٔژ نفر چھُو ترٛےٚ نفر ٹھیٖک حظ چھِ تۄہہِ بوٹ ضوٚرَتھ کِنہٕ تۄہہِ چھُ ہُہ موٹَر بوٹ ضوٚرَتھ کِنہٕ نارمَلٕے بوٹ ٹھیٖک حظ چھِ ٹھیٖک حظ ٹھیٖک حظ چھِ وٲتیُو تُہۍ یوٗرۍ أسۍ حظ وُچھَو پتہٕ یَتھ منٛز چھِ زبردس یَتھ چھِ یہِ آمُت ہسٹری منٛز آز وَنٛنہٕ یہِ چھِ پٕنٛژٕہٕے وٕہٕرۍ چھِ آمٕتۍ یَتھ نٔے حظ یَتھ یِم پَمٕچ تِم تہِ وُچھُو تُہۍ غٲرۍ چھِ مشہوٗر گاڈٕ چھِ مشہوٗر ساروی کھۄتہٕ بوڈ یہِ چھِ واریاہ بوڈ ایشیاہُک تۄہہِ تہِ ووٚنُو أتی وُچھُو تُہۍ پانَے حظ یَتھ کوٗتاہ سیٖنری کیٛاہ چھِ یَپٲرۍ حظ تۄہہِ کوٗتاہ ٹایِمہ لَگیو وٕنۍ واتنَس یوٚتام یہِ تۄہہِ کوتاہ ٹایِم حظ لَگہِ یوتام واتنَس ٹھیٖک گوٚو تُہۍ چھُو نزدیٖکی وٲتۍمٕتۍ ٹھیٖک حظ ٹھیٖک حظ چھِ بہٕ بہٕ کَرٕ تۄہہِ کَنٹیکٹ تُہۍ وٲتیُو نزدیٖک حظ ٹھیٖک حظ